أسۍ ٲسۍ اوترٕ پِکنِک گٔمٕتۍ ٹوٗر ٲسۍ گٔمٕتۍ کالجَس سۭتۍ یور دَر مطلب ٹٕرٛپٕل آی اٮ۪م پَتہٕ گٔے أسۍ تَپٲری گٔے پَتہٕ درگاہ تَتہِ اوس اَکھ رٮ۪سٹورَنٛٹ تَتھ اوس ناو ڈَگ آوُٹ تہٕ توٗرۍ گٔے أسۍ پَتہٕ تِمو کٔرٕکھ اَسہِ واریاہ زیادٕ رٮ۪سپٮ۪کٹ مطلب أسۍ ژاے تور رٮ۪سٹورَنٛٹسہٕ تِمو وٕچھِکھ أسۍ واریاہ زیادٕ کورِ تِمو ووٚنُکھ پَتہٕ نہٕ ییٚتہِ کٔرِو نہٕ تُہۍ فیٖل کَمفٲٹیبٕل کِہیٖنۍ تہِ نہٕ کھٔسِو ہیوٚر مطلب دِژٕکھ تَتہِ اوس اَکھ کَمرٕ سُہ اوس مطلب وِد فُل فٮ۪سَلٹی مطلب تَتہِ ٲس سٲرٕے کانٛہہ فٮ۪سَلٹی ٲس تَتہِ سٲرٕے کانٛہہ آسٲیِش ٲسۍ تَتہِ تَتہِ اوس پھین تہِ اوس تَتہِ اَصٕل پٲٹھۍ ٲس میٹِنٛگ ویٹِنٛگ ترٲیِتھ تٔکی ؤکی ٲسۍ اَصٕل پٲٹھۍ دوٚپُکھ کھیٚیِو أتی آرام سان پَتہٕ أنِکھ اَسہِ تِمو بِریانی اَسہِ کٔر مطلب پانہٕ ؤنۍ فرٛٮ۪نٛڈو واریاہ زیادٕ کٔرٕم اَسہِ مستی أسۍ ٲسۍ دَہ بَہہ دوس پانہٕ ؤنۍ کٔر واریاہ زیادٕ مستی تِمو أنٕکھ اَسہِ اَصٕل پٲٹھۍ پَلیٹَن منٛز چَمچہِ وَمچہٕ أنِکھ اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ کٔرٕکھ کَتھ تہِ تہٕ ترٛیش تہِ أنِکھ اَصۭل پٲٹھۍ اَلَگ اَلَگ گِلاس تہٕ أنِکھ بیٚیہِ ٲسۍ یِوان اَلَگ اَلَگ پٲٹھۍ پَتہٕ زَنہِ آسہٕ یِوان اَلَگ موٚہنِو ٲسۍ یِوان اَلَگ سُہ اوس یِمَن گَرسٕے منٛز مَطلَب أنٛدٕرۍ اوس تَتھ گَرٕ نیٚبٕرۍ اوس دُکان سُہ اوس یِمَن گَرسٕے منٛز پَتہٕ ٲسۍ یِوان اَلگ پٲٹھۍ کیٚنٛہہ چھُوا بیٚیہِ ضوٚرَتھ ترٛیش چھُوا بیٚیہِ ضوٚرَتھ بیٚیہِ چھُوا بِریانی اَنٕنۍ تَتھ اوس واریاہ سُہ اوس واریاہ زیادٕ مطلب واریاہ زیادٕ اَصٕل ٲس نہٕ اوس تَتھ زیادٕ مسالہٕ نَہ کیٚنٛہہ اَصۭل ٲسٕس نَہ کوٚرُن اَسہِ تَمہِ سۭتۍ دود مَزٕ تہِ آو تَتھ واریاہ تِمو کٔرٕکھ اَسہِ واریاہ قَدر مطلب واریاہ اَصٕل پٲٹھۍ کٔرٕکھ کَتھ تہِ بیٚیہِ ہُہ کَنسیشَن تہِ کٔرٕکھ بیٚیہِ یہِ یِوَن ٲسِکھ تہِ ٲسۍ اَنان دُعا تہِ کٔرِکھ وۄنۍ اَصٕل پٲٹھۍ پانہٕ ؤنۍ تہِ کوٚر واریاہ اَصٕل پٲٹھۍ اِنجاے دوٚپُکھ مطلب کھیٚیِو زَن تہِ چھُو تُہۍ پنٛنہِ گَرِ کَران تہٕ بیٚیہِ أسۍ ٲسۍ پانہٕ أسۍ ٲسۍ واریاہ أسۍ ٲسۍ کھٔتۍمٕتۍ واریاہ کورِ أسۍ أسۍ ٲسۍ آسہٕ پانہٕ مطلب أسۍ چھِ پانہٕ بانٛڈی پورہ پٮ۪ٹھ تہٕ تِمو کٔرٕکھ اَسہِ واریاہ اَصٕل قَدٕر مطلب سٲری چھِ آسان وَنان اَکثَر چھِ وَنان شَہرٕکۍ چھِنہٕ وٕچھان گامہٕ کٮ۪ن نیچہٕ نَظرِ مگر تِمو کٔرٕکھ اَسہِ واریاہ اَصٕل قَدٕر واریاہ دوٚپُکھ تُہۍ چھُو اَسہِ پنٛنہِ کورِ کَتھ کٔرٕکھ اَصٕل پٲٹھۍ دُعا تہِ کٔرِکھ واریاہ سُہ اوس مطلب سُہ اوس دَرگاہ دَرگاہ یُس یہِ دَرگاہ چھِ انٛدر گَژھان تَپٲرۍ اوس سُہ أنٛدرٕ اوس سُہ اَکھ نیٚبٕرۍ چھُ تِمَن تَتھ مَکان أنٛدرٕ اوس سُہ تِمَن گَرٕ أنٛدرٕ اوس تِمَن گَرٕ نیٚبرٕ ٲسِکھ دُکان لٲن بۄن کَنۍ ٲس تَتھ بٔنۍمِس دُکانَس منٛز ٲسۍ تِمَن یِتھَے اَصٕل پٲٹھۍ ٹیبٕل چِیَر پَتہٕ اوس ہیٚرِ اوس سُہ تِمَن سُہ مَکانُک کُٹھ تِمو ژٲنِکھ کِتھ پَتہٕ توٗرۍ تِمو کٔرٕکھ اَسہِ واریاہ اَصٕل پٲٹھۍ قَدٕر واریاہ اَصٕل پٲٹھۍ کَتھ واریاہ تَتھ اوس بِریانی اوس واریاہ زیادٕ مَزٕ بیٚیہِ دِتُکھ اَصٕل پٲٹھۍ اِنجاے کَرنہٕ دوٚپُکھ کٔرِو یہِ مستی تہِ کٔرِو اَصٕل پٲٹھۍ مہٕ کھٲژِو کِہیٖنۍ تہِ نہٕ یہِ ییٚژھِو کَرُن تہِ تھٲیِو دَروازٕ بنٛد کھیٚیِو اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ دِتُکھ مطلب گۄڈٕ ووٚنُکھ کٔرِو تھوڑا کھیٚیِو ہَوا تہِ تۄہہِ آسیو گَرم گوٚمُت ہَوا شَوا دِتُکھ اَصٕل پٲٹھۍ فین تہِ ترٛٲیِکھ اَصٕل پٲٹھۍ یَلہٕ ترٛیش أنِکھ الگ الگ سُہ ٲس ترٛیش تہِ ٲس واریاہ صاف تہٕ کَنسیشَن تہِ کٔرٕکھ پھُل